ہیٚلو ہیٚلو اَسلام علیکُم ٹھیٖک پٲٹھۍ چھِو حظ اَصٕل پٲٹھۍ اَہَن حظ ٹھیٖک پٲٹھۍ حظ نہَ حظ ٹھیٖک تۅہہِ ٲسوٕ نہَ حظ کٔرمٕژ یتھ فِٹِنٛگ حظ مَکانَس یَتھ حظ گوٚو ٲدی شاٹ تہٕ یَتھ چھُنہٕ وۅنۍ چَلان یِمَن بَتٮ۪ن یِوان پاورٕے حظ تہٕ بیٚیہِ أسۍ حظ چھِ پُلوامہِ پٮ۪ٹھ حظ اَہَن حظ آ یَتھ چھُنہٕ تران فِکری خبر ٹرٛانَسفارمَرَس نِش گوٚو یَتھ کیٛاہتام اَتھ ووٚتھ یِہَے زِتِنۍ ہِش اکھ ووٚتُس زِتِنۍ ہِش بیٚیہِ ؤتھِس یِم ایم سی بی ؤتھِس سٲری حظ وۅنۍ چھَنہٕ پَیِی اَتھ کیٛاہ دٔلیٖل گٔے تہِ نہَ حظ آو نہٕ سَمجھٕے تَمہِ ساتہٕ اَتھ گوٚو یِہَے شاٹ ہیٛوٗ ؤنکٮ۪س چھُنہٕ چَلٲنی حظ نہَ چھُ گیٖزر چلان نہَ فریج چھُنہٕ چَلان نہَ چھِ بَتہِ چَلان حظ آ تِم حظ کھٲرۍ سٲری اَکہِ اَکہِ واپَس حظ مَگر تِم تِم تہِ چھِنہٕ پَیِی حظ آ اَسہِ اوس گۄڈٕ نہَ حظ واپَس ووٚتھ نہٕ کٔہیٖنٛۍ تہٕ مَگر ییٚتٮ۪ن یہِ چھُنہٕ حظ ٹرٛانَسفارم آسان لٲگِتھ تٔتی باسٮ۪و مےٚ تٔتی ووٚتھُس ریٚہہ ہِش تُہۍ ہٮ۪کِوٕ حظ آ اَہَن حظ کِہیٖنٛۍ نہَ حظ پاورٕے چھُنہٕ چَلان نہَ کِہیٖنٛۍ نہٕ اَتھ وُچھو أسۍ پانہٕ تہِ حظ مَگر اَتہِ آو نہٕ اَتھٕے نہَ تتہِ نَس حظ چھَنہٕ لایٹٕے تَتہِ نَس حظ چھَنہٕ لایٹٕے تہٕ مَگر اَتھٕ سۭتۍ تہِ کریٚو مےٚ مَگر تتھ چھُنہٕ چلان حظ کِہیٖنٛۍ یہِ گوٚو بِہِتھٕے اِنوٲٹر سَپلے حظ چھِ چلان مےٚ ؤنۍ تو تُہۍ کَر تُہۍ کر حظ ہٮ۪کِو یِتھ تہٕ اَتھ اَتھ دیٖزیٚو نَظر چلو تیٚلہِ حظ یِیٖزیٚو ضروٗری اَدٕ اَدٕ حظ بِہِو خدایَس حَوال